آ یُس اَسہِ یہِ پروسیٖجَر چھُ ییٚمہِ سۭتۍ أسۍ گاڈٕ چھِ أسۍ رَٹان سَمَندَر مَنٛزٕ اَسہِ چھِ تَتھ چھِ أسۍ وَنان ٹرال یہِ چھُ آسان بوٚڑ اکھ سَمَنٛدری جَہاز ہیٚو تَتھ مَنٛز چھِ أسۍ زال لاگان یَتھ أسۍ وَنان چھِ ٹرال نیٚٹ یِتھ کنۍ ییٚتہِ چھُ کاسٹ نیٚٹ وَغیرہ آسان تِتھے کنۍ چھُ ٹرال نیٚٹ آسان سُہ چھُ أسۍ ٹرولَرَس سۭتۍ یُس یہِ وون مےٚ جَہازَس سۭتۍ لاگنہٕ یِوان اور شامَس چھُ یِوان یہِ جَہازٕ نِنٕہ کُنہٕ جایہِ دوٗر واریاہَن جایَن ییٚتٮ۪ن گاڈٕ اَسہِ باسان چھِ اور تورٕ چھِ أسۍ راتَس تھوو یہِ زال ترٲیِتھ اور صُبحَس چھِ أسۍ کیچ کَران تہٕ یہِ چھُ اَتہِ سَمَنٛدَرَن ہُنٛد ییٚتہِ چھُ وۄنۍ ویسے ڈَل لیک چھُ وُلَر لیک چھُ یا الَگ اَلَگ آرٕ چھِ أسۍ یِوان لَبنہٕ مانَسبَل لیک چھُ یِمَن مَنٛز أسۍ گاڈٕ چھِ کَڈان اور تِمَن چھِ أسۍ سِمپِل ییٚتہِ کاسٹ نیٚٹ چھِ أسۍ لاگان یَتھ وَنان چھِ بیٚرجال ٹھیٖک بییٚہِ یا وَنان چھِ أسۍ پَنزیر وَغیرہ تِم فِشِنٛگ گِییرٕس لاگان تہٕ ییٚمہِ سۭتۍ أسۍ یِم گاڈٕ چھِ ہیٚکان کھٲلِتھ اور پَتہٕ چھُ ییٚتہِ مارکَٹَس مَنٛز کیاہ چھُ وَنان اَتھ یَتھ سانہِ کٔشیٖر مَنٛز چھُ کینٛہہ مارکٮ۪ٹ سوپور سایڈٕ دَرگاہ سایڈٕ اَوَنتی پورہ سایڈٕ یا وَنو أسۍ ہُتھ سرینَگر امرا کدل وَغیرہ تَتھ خٲطرٕ چھُ اَسہِ گاڈَن ہُنٛد مارکٮ۪ٹ یِوان لَبنہٕ بِلکُل یَتھ کٔشیٖر مَنٛز باقی اَگَر أسۍ وٕچھو نیٚبرٕ نیٚبرٕ چھُ واریاہ زیادٕ سَمَندری مار یَتھ مَنٛز گاڈٕ چھِ یِوان لَبنہٕ واریاہ بٔڑۍ بٔڑۍ مارکٮ۪ٹ یِم فار ایٚگزامپل أسۍ وٕچھو کیرلا چھُ ٹُتھ کُنڈی مارکٮ۪ٹ چھُ گُجرات چھُ ویٚراوَل سایڈٕ یا موٚمبے چھُ یُس یَتھ کیاہ چھُ وَنان اَتھ سی آے ایٚف ای یَس نَزدیک اکھ پھِشِنٛگ مارکٹ تہٕ یِم یِم چیٖز چھِ یِوان لَبنہٕ بِلکُل